ایل پی جی سِلاینٛڈَر ایل پی جی یِچ پوٗرٕ ترجمہٕ چھُ لِکوِفایِڈ پٮ۪ٹرولیم گیس آ بِلکُل صحیح یہِ چھُ سُوے گیس یُس أسۍ گَرِ گیس سِلاینڈرَن منٛز اِستعمال چھِ کران تہٕ سُہ گیس سِلاینڈَر چھِ أسۍ استعمال کران بَتہٕ رَننہٕ خٲطرٕ سِیُن رَننہٕ خٲطرٕ دۄد کارنہٕ خٲطرٕ ترٛیش وُشناونہٕ خٲطرٕ ژۄچہِ بناونہٕ خٲطرٕ وغیرہ وغیرہ ییٚتٮ۪تھ زَن سایِنَسٕکۍ تجرُباتَن وٲحِد چھِ واتٕنٲومٕتۍ تٔتی چھِ أکِس چیٖزَس نقصانات تہِ آمٕتۍ وُچھنہٕ بہٕ پاوٕ تۄہہِ یہِ ژٮ۪تَس زِ اگر صحیح اِستعمال یہِ أکِس چیٖزَس کَرنہٕ اَمِکۍ فوٲیِد یِنۍ تُلنہٕ تہٕ اَمِکۍ نقصاناتَو نِش ہٮ۪کہِ اَکھ اِنسان پنٕنِس پانَس بچٲوِتھ تۄہہِ آسٮ۪و واریاہ پھِرِ بوٗزمُت کٔشیٖرِ اَنٛدَر ییٚلہِ موسَم سرد چھِ گژھان تہٕ واریاہَن گَرَن منٛز چھُ آمُت وُچھنہٕ ییٚتٮ۪ن ایل پی جی سِلیٚنڈَر راتَس بُخارِ منٛز استعمال کٔرِتھ یلہٕ چھِ آسان آمُت تھاونہٕ دارِ بَنٛد چھِ آسان کَرنہٕ آمٕژ تہٕ کاربَن مُناکسایِڈ ناوُک اَکھ گیس چھُ آسان ہواہَس منٛز جمع گومُت ییٚمہِ کہ وجہ سۭتۍ یِمَن اِنسانَن آکسیٖجنٕچ کمی چھِ آسان گٔمٕژ تہٕ یِم چھِ یِوان لبنہٕ زِ یِم چھِ آسان موٗدِمٕتۍ چناچہ اگر أسۍ وُچھَو پرٛتھ کُنہِ چیٖزُک صحیح اِستعمال کَرُن چھُ أکِس اِنسانَس تانۍ اِنسانَس پانَس تانۍ واریاہَن لوٗکَن چھِ بانہٕ تھوٚد تُلنہٕ وِزِ أکہِ گیسَس پٮ۪ٹھ یۄس دٔج تِم اِستعمال چھِ کَران تھوٚد تُلنہٕ خٲطرٕ سۄ گیسَس سۭتۍ لگان تَتھ دَجہِ چھِ نار ہٮ۪وان تہٕ تٔمۍ سۭتۍ چھُ پوٚتُس نار ییٚلہِ رٹان چھُ پَلَو تہِ چھِ واریاہ جلدی یہِ نار رٹان تہٕ اَکھ ژَم تہِ چھِ اِنسان سٕنٛز دَزان تہٕ یہِ اِنسان چھُ ژٕنہِ مۄنٛگُر بنان لہذا ایل پی جی اِستعمال کَرُن صحیح طریٖقَس پٮ۪ٹھ چھُ أکِس اِنسانَس پانَس تام اَسہِ پَزِ امیُک صحیح اِستعمالات ہٮ۪چھُن تہٕ أمیکۍ فوٲیِد بَخوٗبی استعمال کَرٕنۍ اَمِکۍ نقصاناتَو نِش بچنہٕ خٲطرٕ پَزِ اَسہِ وُچھِنۍ تِم کَم چیٖز چھِ یِمَو سۭتۍ اَکھ اِنسانَس نقصان واتہِ تہٕ تِم پَزَن ایوایِڈ کَرٕنۍ لہذا مےٚ چھِ اُمیٖد کہِ تۄہہِ آسِوٕ سمجھ آمُت کہِ اَمِکۍ فوٲیِد اِستعمال کَرٕنۍ تہٕ پَنُن پان بچاوُن کِتھٕ کٔنۍ چھُ مگر اَمِچ اہمیت سانہِ زنٛدگی منٛز سٮ۪ٹھاہ آسنہٕ کہِ وجہ سۭتۍ یہِ روز براہ زِنٛدگی منٛز استعمال کَرنٕکہِ وجہ سۭتۍ پَزِ اَسہِ نہایَت احتیاتَس منٛز روزُن تہٕ اَمیُک صحیح استعمال کَرُن